ہیلو السلامُ علیکُم آ تُہۍ کَم حظ چھُو تۄہہِ کیٛاہ حظ دلیٖل کَتھ حظ کَتھ حظ چھُو یہِ کمبرَس کمبرَس حظ کوٗتاہ کوٗتاہ ٹایِم گوٚو تۄہہِ اَتھ یہِ تکلیٖف کوٗتاہ کٔہ کٔژ ؤری گوٚو تۄہہِ ڈاے ؤری حظ اچھا یہِ اٮ۪کٕس رے وٮ۪کس رے اٮ۪م آر آی وٮ۪م آر آی کٔڑۍمٕتۍ کِنہٕ نہ وٕنۍ کیٛاہ چھُو تۄہہِ وٕنۍکٮ۪س باسان فرق باسیو نہ کِہیٖنۍ دوا سۭتۍ اچھا دۄن دۄہَن چھو فرق روزان تہٕ ژورَن دۄہَن چھِ گژھان یہِ بیٚیہِ اچھا یہِ ؤنۍ یہِ ؤنۍتو تُہۍ مےٚ اکھ چیٖز اگر تُہۍ کٔرِو میٛٲنِس کِلنِکَس پٮ۪ٹھ وِزِٹ تہٕ تۄہہِ گَژھیو کٲم تُہۍ ہیٚکِوٕ یور یِتھ آز شامَس کِنہٕ نہ أسۍ چھِ ییٚتہِ گاندربل ییٚتہِ سری نگرٕ سری نگرٕ کَمرواری چھِ أسۍ بِہِتھ أسۍ چھِ کَمرواری اہَن حظ آ کِلنِکَس چھُ نٲو الحیات کِلنِک چھِ یہِ آ تُہۍ کٔرِو اگر تُہۍ وِزِٹ کٔرِو نہ حظ یور تُہۍ کٔرِو وِزِٹ یور تہٕ بہٕ وَنو تۄہہِ کیٛاہ دٔلیٖل چھُو تُہۍ ؤنۍتو مےٚ بیٚیہِ اکھ چیٖز یہِ تۄہہِ چھُو شامَس باسان کیٚنہہ یہِ یہِ دَگ وَگ کیٚنہہ یہِ کِنہٕ نہ مطلب یہِ یہِ چھُو تۄہہِ شونٛگنہٕ وِزِ باسان کِنہٕ صُبحٲے صُبحَس شامَن زیادٕ باسان یہِ کَنٹِنیوٗ چھُو دوا کھٮ۪وان کِنہٕ منٛز منٛزٕے دوا چھُو کَنٹِنیوٗ کھٮ۪وان تُہۍ کٔرِو کٲم یِم تۄہہِ ٹٮ۪سٹ وٮ۪سٹہٕ چھُو نا کٔرۍمٕتۍ یا اٮ۪کٕس رے یا اٮ۪م آر آی تِم چھِ کٔرِو تُہۍ کٲم تُہۍ أنِو تُہۍ یور تِمہٕ اَکہِ ساتہٕ دِم بہٕ نظر اَتھ سٲرسی آ تُہۍ یِیِو نا یور تُہۍ کٔرِو تُہۍ کٔرِو نا وِزِٹ یور تہٕ بہٕ وَنو تۄہہِ دٔلیٖل کیٛاہ چھِ تۄہہِ سورٕے وَنو تۄہہِ بہٕ کیٛاہ دٔلیٖل چھِ بیٚیہِ ما چھُو تۄہہِ کیٚنہہ تکلیٖف باسان کَمرٕ ورٲے ما چھُو تۄہہِ کہ تۄہہِ ما چھُو بیٚیہِ باسان کمرٕ ورٲے کیٚنہہ تکلیٖف میادٕس حظ اچھا تِلپیٚتِس چھو کَنہِ بیٚیہِ نا نا یہِ چھِنہٕ مسلہٕ کیٚنہہ یہِ حظ کرِ سورٕے اِنشاء اللہ تُہۍ کٔرِو وِزِٹ اَکہِ لَٹہِ یور تہٕ یہِ گَژِھ سورٕے سورٕے گَژِھ تُہۍ کٔرِو یہِ اَسہِ پٮ۪ٹھ تہِ بٔروٗس اَکہِ لَٹہِ تہٕ وٕچھُو تُہی اَسہِ تام تہِ کیٛاہ یی تۄہہِ گَژھیو نہٕ پتہٕ تُہۍ گَژِھنو سٲری ڈاکٹر مٔشِتھ گَژھٕنۍ تُہۍ یِیِو اَکہِ لَٹہِ سٲنِس کِلنِکَس پٮ۪ٹھ پتہٕ تَریو تۄہہِ فِکرِ اَہَن حظ آ أسۍ چھُو تُہ تُہۍ اگر کُنہِ تہِ دۄہ یِیِو تُہۍ مگر سِوایے ٲسِو تُہۍ اَسہِ آسو نہٕ سَنڈے دۄہ اَتہِ کِہیٖنۍ باقٕیَن دۄہَن چھِ أسۍ آسان کَنٹِن نہ نہ تۄہہِ گَژھیو فرق کیٚنہہ چھِنہٕ کیٚنہہ چھِنہٕ تُہۍ کٔرِو کٲم تُہۍ یِیِو نا اَکہِ ساتہٕ یِیِو تُہۍ یور تہٕ بہٕ پتہٕ گَژھیو تۄہہِ یہِ چلو تُہۍ کٔرِۍزیو کٲم سَنڈے دۄہ یِیٖزیو تُہۍ تہٕ یا باقٕیَن دۄہَن کُنہِ ساتہٕ تہِ باسیو تَمہِ ساتہٕ یِیٖزیو تُہۍ